باغَس منٛز اَسہِ یِم چیٖز اِستعمال چھِ گژھان تَتھ منٛز چھِ یِوان نَمبر وَن ژٲنٛگِج چھِ یِوان فوم چھِ یِوان گور چھُ یِوان کٹر چھِ یِوان کَٹِنگ کینٛچی چھِ یِوان یِتھٕے پٲٹھۍ موٹر چھُ یِوان دوا سِکرٛیپ موٹر چھُ اَلگ آسان واٹر موٹر چھُ اَلگ آسان یِم چیٖز یُس أسۍ گۄڈٕنیُکُے بِیٖلچہِ چھِ کران سُہ چھُ اَسہِ لَگان زٔمیٖن خُدٲے کرنَس یِتھٕ پٲٹھۍ اَسہِ فٔٹلایزر آسہِ کَرُن کھاد آسہِ ترٛاون سُہ چھِ أسۍ بِیٖلچہِ سۭتۍ ترٛاوان پَتہٕ أنٛدۍ پٔکھۍ کِس باغَس فینسِنٛگ چھےٚ آسان اَگر فینسَنٛگ آسہِ کُنہِ ساتہٕ کُنہِ پرٛابلٕم گٲمٕژ تَتھ چھِ أسۍ لگان بُہرۍ چھِ أسۍ لگان بُہرۍ چھِ أسۍ تَمہِ خٲطرٕ لگان کِلۍ چھِ أسۍ تَمہِ خٲطرٕ لگان پَتہٕ تَمہِ پَتہٕ کیٛاہ تہٕ یُس سُہ سُپرے موٹر چھُ آسان باغَس یِتھٕ پٲٹھۍ میٚوٕ آسہِ گوٚومُت تَیار تِتھٕ پٲٹھۍ سۅ کٲم موٹر اَمہِ موٗجوٗب سُہ ٹوٗل گژھان اَمہِ موٗجوٗب اِستعمال کہِ أسۍ کرو سُپرے باغَس وقتَس پیٚٹھ چھَکہوس دواہ یہِ بیٚمٲرۍ ہیٚکوہَن رٔٹِتھ ہن یِمٕے چیٖز چھِ أسۍ اِستعمال گژھان باغَس منٛز کُنہِ تہِ ایٚنٛگلہٕ کُںہِ تہِ کانٛہہ تہِ ٹوٗل چھُ ہیٚکان مُختٔلِف ٹوٗل چھُ ہیٚکان مُختٔلِف چھِ ایٚنٛگلہٕ اِستعمال گٔژھِتھ تہٕ اَمہِ سۭتۍ سوٚن باغ چھُ روزان ٹھیٖک تہٕ سر سَرسبٕز